وعلیکم ٹھیٖک اہن حظ تُہۍ چھُو حظ ٹھیٖک صحت چھا ٹھیٖک اہن حظ ٹھیٖک تُہۍ کَم اہن حظ اَدٕ ٹھیٖک چھُ ٲش کٔرِتھ مکان مکان چھُ اٮ۪ولیبٕل گَژھن تہِ اٮ۪ولیبٕل آلرٮ۪ڈی چھِ اٮ۪ولیبٕل تہِ وۄںۍ وٕچھُو تُہۍ کۭتیٛاہ فٕٹ کیٛاہ گَژھِ کۭژاہ زٔمیٖن کۭژاہ کیٛاہ حظ گَژھِ تَتھ آسُن مکان کَمہِ اَندازُک گَژھِ آسُن مکان چھُ مختلف گَژھان کَرور تہِ گَژھن پنٛژاہ لَچھ تہِ چھِ گَژھن شیٖتھ لَچھ تہِ گَژھن تُہۍ مٲنِو یہِ ییٚمہِ لحاظ مکانَس آس پاس گرٛاوُنٛڈ وغیرہ آسہِ تِتھُے چھُ بیٚیہِ چھُ مکان وٕچھِتھ تہِ مکانَس یوٗتاہ مطلب ڈِزایِن آسہِ کٲم آسہِ أندرٕ نٮ۪برٕ تَمہِ حِسابہٕ چھُ تَتھ تیُتھٕے قۭمَتھ تہِ گَژھان ڈِسٹرٛک شُپینَس منٛز ہے ٹاونَس منٛزٕے کَرو کوٗشِش بۄنہٕ گام ؤنۍتو ہٮ۪رِ گام ؤنۍتو کٔنِپوٗر تہِ چھُنہٕ کینٛہہ کٲنٛسہِ آسہِ مطلب بنٲیتھٕے ہیوٚن تہِ تہِ ہیٚکہِ بٔنِتھ کٲنٛسہِ آسہِ پٕلاٹ ہیوٚن پُلوٹِںٛگ یۄس چھِ پُلاٹ آسہِ ہیوٚن تہٕ پَتہٕ ہیٚکہِ سُہ پانہٕ تہِ بنٲیِتھ آ تِتھ کَنۍ تہِ بَنہِ ہُتھ کَنۍ تہِ بَنہِ

اَدٕ تِتہِ کَرو کوٗشِش کیٚنٛہہ چھُنہِ تِتہِ ہیٚکہِ بٔنِتھ

شروع چھُ پَتہٕ مارکیٹَس مںٛز مطلب ییٚمہِ حسابہٕ چَلان آسہِ تہٕ تی گَژھِ آ بلکُل چلو بَس ٹھیٖک ٹھیٖک چھُ اَدٕ کیٛاہ حظ